واریاہ زیادٕ بٔڑ ڈِزاسٹ مےٚ ٲس موج اَکہِ لَٹہِ بٮ۪مار أمۍ دوٚپ چاے بَناو مےٚ چھُ گژھُن ٹیوٗشَن اَسہِ اوس وٕزس منٛز گیس آسن مےٚ اوس أمۍ سُنٛدہ ڈُپٹہٕ دِتتھ یُتھٕے مےٚ چاے لٲجۍ ڈُپٹَس گٔے کٲم تَتھ ہٮ۪وان پٔتکِنۍ نار مےٚ نہٕ پَی ییٚلہِ مےٚ أنٛدرٕ کَنۍ وُچھ بہٕ رٔٹٕس پَتہٕ ماجہِ تَتھ اوس نٮ۪ص مۄلیومُت دٔزِس تہِ بہٕ بَچیٚیَس تَمہِ دۄہ زورٕ